ہیٚلو اَسلام علیکُم صحت چھا حظ ٹھیٖک شُکُر شُکُر رۄبَس کُن کٔرۍتَو حُکماہ جِناب جِناب أسۍ چھِ ہوٹلَس مُختلِف کِراے ہٮ۪وان اَتھ چھِ آسان واڑٕ وایِز مطلب کانٛہہ کَمرٕ کرِ یِتھٕے پٲٹھۍ چھُ آسان تہٕ تِمَن چھا کھٮ۪ن چٮ۪ن تہِ دِیُن تَمہِ اَنٛدازٕ کیٛاہ چھُ کھٮ۪ن وٮ۪ن تِم چھا کھٮ۪وان ییٚتیُک وُچھو تُہۍ روزِو تُہۍ تِمن سٍتۍ یِمَن کھسہِ ہوٹلَس رۄپیہِ ساس کِراے کیٛاہ کھسٮ۪کھ آ کِراے یَتھ منٛز بِستر بیڈ باتھ روٗم پرٛتھ کیٚنٛہہ اے ٹوٗ زڈ چھُ سُہ گژھِ اَنُن لایٹِنٛگ سِسٹم نہَ کھٮ۪ن چٮ۪ن آ تَتھ منٛز چھُنا کھٮ۪ن کِراے کِراے گٔے اَلگ کِراے گٔے الگ بے شَک اَمہِ پَتہٕ چھُ اَتھ منٛزٕ روزان وُچھ سا یُس رِستہٕ چھُنا رِستہٕ اَکھ رِستہٕ چھُ پٮ۪وان پَنٛژاہ رۄپیہِ کیٛاہ چھُ پٮ۪وان پَنٛژاہ رۄپیہِ بیٚیہِ چھُ پٮ۪وان ہاف بِریانی چھِ گژھان اَکھ ہَتھ تہٕ دَہ رۄپیہِ فُل آب فُل بِریانی چھِ گژھان ڈۅڈ ہَتھ اَو تۄہہِ سَمجھ آ شامی کَباب چھُ گژھان شیٹھ رۄپیہِ اَکھ کیٛاہ چھُ گژھان شیٹھ رۄپیہِ اکھ تہٕ یُس ماز پھوٚل چھُنا آسان ماز پھوٚل سُہ جِناب چھُ گژھان شیٹھ رۄپیہِ اکھ مےٚ باسان اَمہِ پَتہٕ روٗد آ تَمہِ پَتہٕ روٗد کَبابہٕ کَبابہٕ چھِ گژھان ژھوٚرُے شیٖتھ رۄپیہِ وۅںۍ اَگر کَبابہٕ بَناوو آ یِمَن گَنٛڈٕ وَنٛڈٕ ترٛٲوِتھ آ جِناب علی سُہ چھُ گژھان جِنابِ علی اَکھ ہَتھ تہٕ دَہ رۄپیہِ تہٕ یہِ چھےٚ نہٕ میلان کیٚنٛہہ گۄشتاب چھُ گژھان شیٖتھ رۄپیہِ اَکھ گۄشتاب گۄشتاب چھُ گژھان شیٖتھ رۄپیہِ اکھ آ تُہۍ یُس چھُنا سۄ چھُ گژھان پَنٛژاہ رۄپیہِ تَتھ منٛز چھُ آسان گۄڈٕنٮ۪تھٕے لَواسہٕ بیٚیہِ چھِ آسان ژیٹنہِ ترٛےٚ چاہے سُہ گرٕ نیٖی تَن چاہے سُہ أتی آ أتی کھیٚیہِ تَن پَتہٕ چھُ تِمَن پانَس اختِیار تِم کیٛاہ کَرَن چھُنا ٹھیٖک آ یہِ چھُ تِمَن پَتہٕ پَنٕنۍ مرضی تِم آ تِم کیٛاہ کھٮ۪ن مُختٔلِف ویرایٹی چھِ آسان چاہے شامے کَباب چھُ چاہے رِستہٕ چھُ گۄشتابہٕ چھُ یہِ کینٛژھا سِنہِ پھوٚلا آسہِ اَتھ منٛز چھُ اَکُے قٔسٕم آسان کیٚنٛہہ